ہٮ۪لو ہٮ۪لو اسلام علیکُم آ تُہۍ چھُو ڈرٛایوَر صٲب آٹوٗ ڈرٛایوَر آ ژٕ کَر تہٕ اَکھ چیٖز کٲم حظ مےٚ حظ اوس وٕنی یور بہٕ چھُس سرینگرٕ وٕنکٮ۪نَس آیَرپوٹَس منٛز مےٚ چھِ بَڈگوم وَسُن اَہَن حظ آ بَڈگوم تانۍ چھُ وَسُن أسۍ چھِ زٕ کَپٕل اَہن حظ اۭں اَہن حظ اۭں وَن حظ یہِ حظ چھُنہٕ آ اَہن حظ اۭں آوُٹ آوُٹ سایِڈ ٹیوٗرِسٹ اَہن حظ اۭں بَڈگوم تانۍ چھُ اَسہِ گژھُن صُبحس صُبحس ترٛےٚ بَجے صُبحس ترٛےٚ بَجے ترٛےٚ بَجے واتہِ نفر کِراے کِراے کِراے کِراے توتہِ گژھنَہ پَتَہ آسٕنۍ اے کیٛاہ سا چھُکھ وَنان پنٛداہ شیٚتھ مے ٲدۍ نَفرَن کوٚر زارٕ پارٕ دوٚپُن رۄپیَس ٲٹھ شیٚتھ ہٮ۪مَے بہٕ وۄنۍ گوٚو تۄہہِ ساس ژٔھٹِس منٛز بوز حظ وۄنۍ چھِنہٕ زیادٕ کَتھٕ کیٚنٛہہ اے نہٕ حظ پَتہٕ اَسہِ چھِنَہ بیٚیہِ تہٕ پَتہٕ واریاہ نَہ نَہ نَہ ساس تھٲیزِ یاد ساس تھٲیزِ یاد چلو وَل پَتہٕ چھِ سہلٕے ہَتھ گوٚو اور ہَتھ یور تہٕ کَہہ شیٚتھ اۭں بہٕ کَرو کال بہٕ کَرو کال اَد کیٛاہ اسلام علیکُم